زٕ ژور دۄہ برونٹھ کوٚر مےٚ اَکہِ ایپ پٮ۪ٹھ اکھ شوٗز آرڈر یَتھ پرایز ٲسۍ ہاوان دُوَنٛزاہ شیٚتھ مَگر تَمہِ دۄہ اوس چلان آفر عیٖد آفر اوس شاید تَمہِ دۄہ تہٕ مےٚ کیاہ سا میلیو سُہ بوٗٹ سیونٹی پٔرسنٹ کِنہٕ سِکِسٹی پٔرسنٹ ڈِسکاوُنٹ کوٚر مےٚ تَتھ سُہ کیاہ سا ملیو مےٚ ساڈ ترُٛواہ شیٚتھ سُہ بوٗٹ تَتھ کیاہ سا ٲسۍ ہاوان ڈیلؤری ٹایم دہ پَنٛداہ دۄہ کیازِ کہِ مےٚ ہسا کَریو سُہ زٕ جُلاے آردڑ تَتھ ٲسۍ ہاوان سیونٹیٖن جُلاے تانۍ ڈیلؤری مَگر اکھ فٲیدٕ آو مےٚ سُہ کیٛاہ سا ووت مےٚ زٕ ژور دۄہ برونٛٹھ سُہ برونٛٹھے سُہ شوٗز اوس واریاہ اَصٕل فِلیٹ شوٗز اوس سُہ تَتھ منٛز ٲسۍ نہٕ کانٛہہ پرابلِم تَمِچ کالٹی ٲسۍ واریاہ اَصٕل سُہ اوس برابر تِمن پوسن لایق یَتھ پونسس یتھ پٮ۪ٹھ سُہ مےٚ اون کانہہ کٔمی درٛیہِ نہٕ تَتھ شوٗز بوٗٹس منٛز ہَتا کہِ بہٕ گوس مَجبوٗر پَتہٕ بیاکھ بوٗٹ اَننہٕ خٲطرٕ مےٚ کورُن سُہ بوٗٹ واریاہ خۄش تہٕ تَتھ منٛز واریاہ اَصٕل کالٹی ٲسۍ سُہ وایِٹ شوٗز اوس سُہ واریاہ اَصٕل کالٹی ہُنٛد شوٗز اوس سُہ تاکہِ مےٚ ہوو سُہ واریاہن پَنٕنٮ۪ن دوسن یِمن سُہ واریاہ ٹھیٖک لوٚگ یَتھ مےٚ وونُکھ یہِ ہسا چھُ واریاہ اَصٕل بوٗٹ تَمہِ پَتہٕ کیاہ سا وُچھِ سُہ میٲنۍ أکۍ کَزٕن بریدرن تٔمۍ تہِ کوٚر سُے شوٗز آرڈر سُہ اوس واریاہ اَصٕل شوٗز ڈِسکاوُنٹ اوس تتھ پٮ۪ٹھ تہٕ تَتھ کوٚر مےٚ کوپُن تہِ ایپلاے یَتھ منٛز مےٚ زٕ ہَتھ رۄپیہِ کوپُن ملیو تہٕ بہٕ چھُس اَگر مےٚ آسہِ رِکَمنٛڈ کَرُن کٲنٛسہِ شوٗز بہٕ ہسا کَرٕ سارنٕے سُے شوٗز رِکَمنٛڈ کیازِ کہِ واریاہ اَصٕل شوٗز اوس سُہ تہٕ بیاکھ چیٖز کیاہ اوس تَتھ تَتھ اوس یُس مےٚ تتھ سایز اوس کورمُت آردڑ بَرابر ووت سُے آرڈر نہ اوس کانٛہہ ڈِفیکٹ نہ اوس کانٛہہ ڈِفیکٹ بروڈکٹس منٛز نہٕ کیٚنٛہہ ہتا کہِ ڈیلؤری باے تہِ اوس واریاہ اَصٕل ییٚمۍ واریاہ اَصٕل پٲٹھۍ کَتھ کٔر وقتس پٮ۪ٹھ آو سُہ تٔمۍ کور مےٚ برابر فون بہٕ کرٕ سوزٕ یِم تٔمۍ کوٚر مےٚ بروڈکٹ اَتھس منٛز واریاہ اَصٕل پروڈکٹ اوس سُہ تہٕ بروڈکٹُک ناو کیاہ سا اوس شوٗز اوس تہٕ ریڈ ٹیپ کَمپٔنی ہُنٛد شوٗز اوس سُہ